ییٚلہِ مُختلِف موسَم یِم آسان چھِ یعنے کہِ وَنٛدٕ کال آسان چھِ یا گرمی ہُنٛد موسَم چھُ آسان یا سونتُک موسَم آسان چھُ بہٕ چھَس پَننٮ۪ن یِمَن کُلۍ کٔٹۍ وۄبدٲومٕتۍ چھِ آسان تہٕ بہٕ چھَس تِمَن واریاہ زیادٕ دیکھ بال کَران چھَس ییٚلہِ وَندَس چھَس بہٕ تم اَندَر تھاوان یِم خاص کر یِم پوشہِ گَملَن مَنٛز پوش چھِ آسان تم چھَس تھاوان بہٕ اَندَر یِم باقٕے پلانٹس آسان چھِ تم چھَس بہٕ تمَن چھ تمن چھَس أکِس یُس لیٚمب کُل چھُ لیٚمب کُل تہِ چھُ مےٚ وۄبدومُت تتھ چھَس بہٕ تھاوان سٲرسٕے لِپھاپھ لٲگِتھ پالتھیٖن لٲگِتھ یِتھ کنۍ سُہ روزان چھُ تتھ گَژھِ نہٕ سردی گَژھٕنۍ کِہیٖنۍ یُس اَمبہٕ کُل چھُ تتھ تہِ چھَس بہٕ تھاوان لِپھاپھ لٲگِتھ اصل پٲٹھۍ تھوڑا چھَسَس زیادٕ تھاوان ہَوا وَوا ترنہٕ موٗجوٗب باقٕے چھَس بہٕ سورُے سُہ کَوَر کَران بہٕ چھَس تِمَن اصل پٲٹھۍ آب واب چھَسَکھ نہٕ وَندَس تراوان کِہیٖنۍ تکیازِ تِمَن چھُ شُہہ لَگان تہٕ بہٕ چھَس تِمَن پٲٹھۍ دیکھ بال کَران ییٚلہِ کُنہِ ساتہٕ اَختاب وَندَس مَنٛز نیران چھُ پَتہٕ چھَسَکھ نیٚبر کَڑان تہٕ تھوڑا چھِ تِم اَختاب ہیٚو وٕچھان تہٕ اِتھےکٔنیٚتھ یِتھُے سونتہٕ کال آسان چھِ تمہِ ساتہٕ چھَس بہٕ پوشہِ کُلیٚن کھاد تراوان تھوڑا کھاد گَر کُلی کھاد تراوان گُہہ بیٚترِ یُس دۄدریومُت چھُ آسان اصل پٲٹھۍ چھِ سۄ کھاد ہِش آسان بَنیٲمٕژ بہٕ چھَس مُختلِف سیٖزنَن مَنٛز تِمَن سۄ تراوان مارچہِ کَنہ تراوَکھ کھاد واد اصل پٲٹھۍ تمہِ پَتہٕ یِتھُے گَرمی ہُنٛد موسَم آسان چھُ بہٕ چھَس تِمَن کُلیٚن کَٹیٚن پرٛٮ۪تھ دۄہ پرٛٮ۪تھ دۄہ آب دِوان اصل پٲٹھۍ پرٛٮ۪تھ دۄہ چھَسَکھ وٕچھان تہٕ مُختَلِف قٕسمٕکۍ پوشہِ کُلۍ چھَس بہٕ وۄبداوان بہٕ چھَس نہٕ تِمَن زیادٕ آب تہِ تراوان کِہیٖنۍ تکیاز تِمَن چھِ زیادٕ آب سۭتۍ ژۄکیٚر کھَسان لِمٹَس مَنٛز چھَسَکھ آب تراوان بیٚیہِ چھَسَکھ ژوٗر تہِ کَران کھاد تہِ چھ گَرِ بہٕ چھَس نہٕ تِمَن ہوٚ کھاد بازری کھاد تراوان کِہیٖنۍ یتھ مَنٛز کیٚمِکَل موجوٗد چھِ آسان چھَس تِمَن گَرکُلی کھاد تراوان یُس دۄدریمٕژ پاہ آسان چھ سۄ چھَس بہٕ تِمَن مُختَلِف سیٖزنَن مَنٛز تراوان یِتھُے سردی ہُنٛد موسَم چھُ آسان تمہِ ساتہٕ چھَس بہٕ تِمَن اَندَر تھاوان بہٕ چھَس سردی ہٕنٛدِس موسمَس مَنٛز چھَس نہٕ بہٕ تِمَن آبٕے تراوان سونٛتہٕ کالَس مَنٛز چھَسَکھ بہٕ تھوڑا تھوڑا آب تراوان یِتھ کنۍ بہٕ تِمَن ہٕنٛز واریاہ دیکھ بال چھَس کَران